السَلامُ علیکُم سٲنِس کلچَرس منٛز یُس مین آکِپیشن چھُ سُہ گوٚو زٔمیٖن دٲری یا تمہِ عَلاوٕ فردٕ کٲم یا قٲلیٖن کٲم مگر ونکٮ۪نس چھِنہٕ یِمو ترٛیو کامیو منٛز یُس نٔو جنریشن چھِ کٕہٕنۍ تہِ کٲم کَرنہٕ خٲطرٕ آسٲنۍ سان ماٹِویٹ گَژھان تَکیٛازِ کہِ اَمہِ سۭتۍ چھُنہٕ ونکٮ۪نس تہنٛزٕ نیٖڈس تہنٛز ضُرورِیات پورٕ سپدان کِہینۍ تہِ نہٕ اگر أسۍ کٲ ونو کہِ زٔمیٖن دٲری زٔمیٖن دٲری چھِ یُس ییٚتچ زٔمیٖن دٲری چھِ یہِ چھِ ٹوٹلی ڈِپٮ۪نڈنٹ روزمٕژ روٗدس پٮ۪ٹھ کہِ روٗد کیٚاہ پیہِ تمہِ حِساب اگر نہٕ کُنہِ وِز روٗد پیہِ کِہیٖنۍ تہِ نہٕ تہٕ خُۄشٕک سٲلی چھِ گَژھان اگر وۄنۍ زیادٕ روٗد پیہِ تہٕ تمہِ سۭتۍ چھُ سٔہلابٕکۍ خطرات آسان ییٚمہِ سۭتۍ أمِس زٔمیٖن دار سُنٛد سورٕے ؤری زایہِ چھُ گَژھان تہٕ سۭتۍ سۭتۍ چھُنہٕ أمِس امہِ منٛز فٲیدٕ تہِ کِہیٖنۍ نیران أمِس چھُنہِ پنٕنۍ ضُرورِیات تہِ پورٕ گَژھان کِہینۍ وۄنۍ امہِ علاوٕ ٲسۍ کَران پشمیٖن کٲم ٲسۍ کَران یا ٲسۍ کَران قٲلیٖن کٲم مگر یِمہٕ دۄنوے کامہِ ہٮ۪ژکھ وۄنۍ اگنور کرنہِ یا وَنو أسۍ کہِ یِم چھِ گٔمژٕ اِگنور تِکیٛازِ کہِ یُس یِمن اورٕ پرافِٹ آسان چھُ سُہ چھُنہٕ أکِس موٚزوٗرس تانۍ بَرابر واتان کِہیٖنۍ تہِ نہٕ یوٗتاہ واتُن گَژھہے وَستہٕ کار چھِنہٕ بَرابر اَتھ پۄنٛسہٕ دِوان کِہیٖنۍ یا اَتھ پٮ۪ٹھ چھُنہٕ دۄہس زٕ ہَتھ ژور ہَتھ پیٚوان أمِس نَفرس کِہیٖنۍ ییٚمہِ کِنٮ۪تھ یہِ کٲم وۄنۍ اِگنور آیہِ کَرنہٕ یِم ترٛےٚ چیٖز ٲسۍ یِم سٲنِس کلیچَرس منٛز مین آکِپیشن ٲسۍ یِوان مانٛنہٕ ونکٮ۪نس یُس نٔے نٔے جنریشن چھِ سُہ چھُ دوٗر ژَلان امہِ نِشن باقین باقین کنڑرین یا باقین باقین سِٹیٹن منٛز گَژھان کٲم کَرنہٕ خٲطرٕ تاکہِ تِم پَکن پنٛنہِ زِندگی منٛز برونٹھ تمہِ سۭتۍ چھُ تِمن برٛۄنہہ پکنُک تہِ موقعہٕ میلان یمہِ سۭتۍ چھُنہٕ تِمن برٛۄنہہ پکنُک موقعہٕ میلان کِہینۍ تہٕ تِکیٛازِ کہِ تِم چھِنہٕ ہیٚکان پنٕنۍ ضُرورِیات پورٕ کٔرِتھ کِہیٖنۍ تہِ نہٕ تمے کِنیٚتھ یُس سون کلچر اوس یا یِم سٲنۍ آکِپیشنٕز مین آکِپیشنٕز ٲسۍ تہٕ تِم چھِنہٕ ونکٮ۪نس نٔے نٔے اپناونہٕ خٲطرٕ تیار کِہیٖنۍ تہِ نہٕ امہِ خٲطرٕ اگر یِم یہِ اپناوہن امہِ خٲطرٕ گَژھہے تِمن آسٕنۍ تِژھٕے فیسلٹیز تہِ آ زٔمیٖن دٲری گَژھہے نہٕ تہنٛز ٹوٹلی ڈِپیٚنڈ آسٕنۍ روٗدس پٮ۪ٹھ نہٕ کِہیٖنۍ بدل بدل فیسلٹیز گژھن آسٕنہِ تِمن مہیا کَرنہٕ یِوان ییٚمہِ سۭتۍ تِم اَتھ زٔمیٖن دٲری سۭتۍ روزٕہن جُڈِتھ یہِ زٔمیٖن دٲری کَرٕہن تِم ایز آکِپیشن ایٚکسیٚپٹ مگر ونکٮ۪نس اگر کَران تہِ کانٛہہ چھُ زٔمیٖن دٲری تِم چھِ پٔرٲنۍ پٔرٲنۍ کَران یا یِم گَرس منٛز بٔڑ بٔڑ چھِ تِمے چھِ کَران نٔے چھِنہٕ امہِ خٲطرٕ تیار کِہیٖنۍ تہِ نہٕ کیٛازِ امہِ زٔمیٖن دٲری سۭتۍ چھُنہٕ تمن دۄہس رۄپیس زٕ ہَتھ یا ژور ہَتھ پیٚوان کِہیٖنۍ تہِ نہٕ ییٚمہِ سۭتۍ تِم دۄہ کھۄتہٕ دۄہ غٔریٖبی منٛزٕے مبتلا گَژھان چھِ اگر اِنسان کانٛہہ تہِ کٲم پننہِ زِنٛدگی منٛز کَران چھُ سُہ اوس سُہ کَران امہِ باپتھ تاکہِ دۄہ کھۄتہٕ دۄہ بَنہِ سُہ گَرٕ یا دۄہ کھۄتہٕ دۄہ بَنہٕ سُہ سِٹیٹ یا دۄہ کھۄتہٕ دۄہ بَنہِ سُہ ملک ترقی یافتہٕ مگر ییٚلہِ یِم کامہِ ییٚلہِ یِم اِنسان بیٚکِس پٮ۪ٹھ دِپینڈ ٲسۍ یِتھ کنٮ۪تھ چھِنہٕ ہیٚکان یِم ترقی کٔرِتھ کِہیٖنۍ تہٕ نہٕ تہٕ یہِ چھُ وَجہ کہِ وۄنۍ لوگ خلقو یِمہٕ انٛد ہیٚتھٕے یِم ختم کَرٕنۍ تہٕ تِم چھِنہٕ یِمن پٮ۪ٹھ دیان دِوان کِہیٖنۍ تہِ نہٕ